اَسَلامُ علیکُم اَسہِ حظ اوس کوٚرمُت آرڈر یہِ بِریانی پیکیٹ تہٕ موموز ٲسۍ اَسہِ کٔرمٕتۍ آرڈر موموز وٲتۍ اَصٕل پٲٹھۍ مگر بِریانی حظ چھُ نہ چھِ تَتھ ژیٚٹِنۍ سۭتۍ تہٕ بیٚیہِ چھُنہٕ تَتھ چِکَن پیٖس تہِ کِہیٖنۍ سۄ چھِ خٲلی رایِسٕے ہوت تَتھ منٛز سَر أسۍ حظ چھِ وَنان یی اَسہِ نِیِو تُہۍ یہِ واپَس آرڈر تہٕ یہِ چھَ سٲنۍ گُزٲرِش تۄہہِ تُہۍ کٔرِو تُہۍ نِیِو یہِ واپَس سون یہِ آرڈر اَسہِ دِیِو نو پیکیٹ اگر نہٕ وۄنۍ تۄہہِ نو چھُ اَتہِ نَس ایویلیبٕل کِہیٖنۍ اَسہِ ترٛٲیِو تیٚلہِ پونٛسہٕ واپَس اَسہِ اوس پیمینٛٹ أمیُٚک آلرٔڈی کوٚرمُت سَر اَسہِ چھَنہٕ تۄہہِ نِش زٔہٕنۍ تہِ کانٛہہ شِکایَت آسان ییٚمہِ ساتہٕ تہِ اَسہِ آرڈر کوٚر پرٛٮ۪تھ ساتہٕ اوس اَسہِ واتان چیٖز بَرابَر یہِ أسۍ آرڈر ٲس کَرَن مگر آز گوٚو یہِ وَنہِ گۄڈنِکہِ لٹہِ تہٕ چَلو کینٛہہ چھُنہٕ پَرواے اَسہِ چھِ پَتہ تُہۍ چھُو نہٕ تیٖتیٛاہ تہِ لاپَرواہ کِہیٖنۍ تُہۍ چھُو پرٮ۪تھ ساتہٕ اَصٕل پٲٹھۍ سوزان پرٛوڈَکٹ یُس اَسہِ آرڈر چھِ کَران تہٕ چَلو اَز گوٚو وۄنۍ کِہیٖنۍ چھُنہٕ تہٕ وۄنۍ کٔرِو کٲم یا سوٗزِو اَسہِ بِریانی پیکیٹ بَدَل تہٕ نَتہٕ کٔرِو کٲم نَتہٕ کٔرۍ زیو اَسہِ پیمینٛٹ واپَس تہٕ کہِ اگر ایویلیبٕل چھُ بہتر گوٚو تیٚلہِ وٕچھ زیو تُہۍ بِریانی یی اگر اَتھ ٹایِم تہِ لَگہِ أسۍ پرٛاڑو گھَنٹہٕ لَگیٛاہ اوٚڑ گھَنٹہٕ لَگیٛاہ تہٕ اَسہِ واتنٲوزیو یہِ بَرابَر تٔتھی لوکیشنہِ پٮ۪ٹھ یَتھ اَسہِ گۄڈنٮ۪تھ اوس یہِ دیُٚتمُت آرڈر چلو شُکریہ